ہَرُد چھُ مےٚ سارے کھۄتہٕ زیادٕ پسنٛد تِکیازِ ہردس منٛز چھِ کُلؠن پن پیوان آسان وَتان چھِ سٲرسٕے آسان پَن چھٮ۪کرِتھ زیادٕ تر بونؠن تَل چھُ الگٕے منظرا آسان واریاہ زیادٕ چھِ آسان شُوبوٕنہِ بییٚہِ چھِ ہَردَس منٛز أسۍ یہِ دانہِ چھوٚمبان ییٚتہِ ییٚمہِ سۭتۍ زن الگٕے ماحول چھِ آسن پٲدٕ گوٚمُت بییٚہِ چھِ ہَردَس منٛز اَسہِ ہَردَس مَنٛز چھِ أسۍ واریہن جایَن تِژھن جایَن گژھان ییٚتہِ زن الگٕے ماحول چھِ آسان یِتھ کٲنۍ زن اَچھِ وَل چھِ تَتہِ چھِ آسان پن سٲرسٕے پارکہِ بِچھٲوِتھ تمہِ سۭتۍ چھُ الگٕے ماحول آسن گژھان چھِ أسۍ گَرِکۍ فیملی بیٚیہِ چھِ آسان دوس ووس أسۍ چھِ گژھان سٲری تور تُلان چھِ تَتہِ فوٹو ووٹو تمہِ سۭتۍ چھُ الگٕے مزٕ یِوان ہرُد چھُ مےٚ ساروی کھۄتہٕ ساروی کھۄتہٕ زیاد ٹوٗ